یِتھ کٔنۍ زَن أسۍ وٕچھو کہِ واریاہَن مُلکَن منٛزَن گٔے کینٛژھو ؤرۍ یو پٮ۪ٹھ واریاہ زیادٕ تِم جابٕز تِم کار اِمٔرٕج یِمن منٛز تِم واریاہ زیادٕ پونٛسہٕ چھِ ہیٚکان کَمٲیِتھ پَنُن زوٗ چھُنہٕ تِمن پیٚوان تیوتاہ ژَٹُن کینٛہہ تِتھٕے کٔنۍ آز سٲنِس اِنٛڈیا ہس منٛز تہِ کینٛژھو ؤرۍ یو پٮ۪ٹھ لَبنہٕ کہِ واریاہ کار آیہِ تِم کَرنہٕ یِمن مَنٛز زوٗ چھُ پیٚوان کَم ژَٹُن مگر تَمہِ عِوَز چھِ تِمن واریاہ زیادٕ پونٛسہٕ مَلان تَتھ یِتھ کٔنۍ گۄڈٕنی ٲسین لُکھ واریاہ زیادٕ موٚضوٗرۍ کٔرِتھ واریاہ زیادٕ پَنُن زوٗ ژٕٹِتھ پونٛسہٕ بَناون تَتٮ۪ن آیہٕ وٕنکیٚس میشیٖنز تَتٮ۪ن آیہِ تِم ٹیکنالجیٖز یَتھ خٲطرٕ یَتھ تِم اِستعمال کٔرِتھ لُکھ چھِ کٲم کَران مگر تَتھ خٲطرٕ گَژھِ اِنسان اَکھ پَڑایاب آسُن یا تٔمِس یا یِتھ پٲٹھۍ وَنو أسۍ تٔمِس منٛز گَژھِ سُہ ہُنَر آسُن کہِ سُہ ہیٚکہِ سُہ مِشیٖن چَلٲیِتھ سُہ ہیٚکہِ سُہ ٹیکنالجی پیہچٲنِتھ سۄ پَکنٲیِتھ ییٚمہِ وَجہ سۭتۍ تٔمِس واریاہ اَصٕل کَمپٔنی منٛز جاب ہیٚکہِ مِلِتھ یا تٔمِس ہیٚکہِ واریاہ اَصٕل فیکٹِری منٛز کٲم مِلِتھ ییٚتٮ۪ن تٔمِس اَصٕل پونٛسہٕ مِلہِ تَتھ عِوز یِتھ کٔنۍ أسۍ وٕچھو کہِ سٲنِس اِنٛڈیا ہَس منٛز چھِ وۄنۍ لُکھ واریاہ زیادٕ پَسَنٛد کَران یوٗٹِیوٗبر بَنُن یا کَنٹٮ۪نٹ کِریٚییٚٹَر بَنُن یا ٹرٛیولَر بَنُن یا کامیٚڈِین بَنُن یَتھ منٛز تِم پَنُن رول ادا کٔرِتھ پَنُن ہُنر ہٲیِتھ لُکَن چھِ اینٛٹَرٹین کَران یا لُکن چھِ واریاہ زیادٕ سُہ خۄشحٲلی دِوان زہنی سکوٗن دِوان تَمہِ عِوَز چھِ تِمن پونٛسہٕ مِلان ییٚمہِ سۭتۍ تِم پَنُن گرٕبار پَنٕنۍ شُرۍ وُرۍ چھِ پَکناوان یا تِمن چھِ تِیوٗتاہ پے مِلان وٕنکیٚس کہِ تِم چھِ پَننٮ۪ن شُرین پَننٮ۪ن گَرِکین خٲطرٕ اَصٕل اَصٕل پٕلینِنٛگٕس ہیٚکان کٔرِتھ پَنٮ۪ن شُرین خٲطرٕ واریاہ اَصٕل ایٚجوٗکیشن پٕلینز ہیٚکان بَنٲوِتھ پَننہِ خٲطرٕ پَنٕنۍ خواہِشات پوٗرٕ کَرنہٕ خٲطرٕ چھِ تِمن واریاہ اَصٕل پونٛسہٕ آسان یہٕ یوٗتاہ اِنسانَس ہُنر آسہِ تِیوٗتاہ ہیٚکہِ سُہ اَصٕل پٲٹھۍ پَنٕنۍ زِندگی گُزٲرِتھ یا اِنٛڈیا ہَس منٛز یُس جَوان طبقہٕ چھُ سُہ چھُ آز پَسَنٛد کَران کَم کٲم کٔرِتھ واریاہ اَصٕل رۄپیہٕ زینٕنۍ مگر سُہ ہیٚکہِ تیلہِ پاسِبٕل گٔژھِتھ ییٚلہِ اسہِ نِش واریاہ اَصٕل ہُنر آسَن تِم ہُنر تَبدیٖل کٔرِتھ تِم ہُنر لُکَن ہٲیِتھ ہیٚکو أسۍ اَصٕل پونٛسہٕ کَمٲیِتھ لُکھ گَژھَن سانِٮ۪و ہُنرو سۭتۍ سانِٮ۪و سِکِلزو سۭتۍ گَژھَن تِم واریاہ زیادٕ مُتٲثِر تِم کَرن اسہِ پاننہِ کَمپٔنی منٛز جاب دِیُن پَسنٛد یا پَننہِ فیکٹِری منٛز یا کُنہِ تہِ طبقس منٛز کُنہِ تہِ سیکٹَرَس منٛز ییٚلہِ اسہِ نِش ہنر آسہِ تیلی ہیٚکَن اسہِ کانٛہہ تورٕ جاب دِتھ یا کانٛہہ کَمپٔنی ہیٚکہِ اَسہِ ہایَر کٔرِتھ یا کانٛہہ کٔمپٔنی ہیٚکہِ اسہِ اَصٕل پٲٹھۍ جاب دِتھ اَصٕل پٲٹھۍ پوسٹَس پٮ۪ٹھ تھٲیِتھ أسۍ ہیٚکو تَمہِ سۭتۍ واریاہ زیادٕ پونٛسہٕ کَمٲیِتھ تہٕ پَنٕنۍ زَندگی پَکنٲیِتھ